یوٚتانۍ میٛون خیال چھُ پَنُن یہِ رسمو رِواج برقرار تھاوُن چھُ واریاہ زیادٕ ضروٗری یِتھٕ کٔنۍ سارنٕے پَتاہ چھِ زِ کٔشیٖر منٛز چھِ یہِ رسمو رِواج واریاہ زیادٕ برٛونٛہہ پٮ۪ٹھٕ مَناونہٕ یِوان تہٕ ییٚمہِ وجہ سۭتۍ أسۍ برٛونٛہہ کَنہِ ہیٚکو کُنہِ جایہِ پیش تہِ گٔژھِتھ یعنی کہِ میٛانہِ وَننُک مقصد چھُ یِتھٕ کٔنۍ اَگَر کُنہِ تہِ جایہِ أسۍ گَژھو گۄڈنٮ۪تھٕے چھِ کٲنٛسہِ پرٛزٕناونَس منٛز أسۍ تٔمۍ سُنٛد رسمو رِواج وُچھان یہِ کِتھٕ کٔنۍ کیٛاہ چھِ تہٕ مےٚ تہٕ ضروٗری چھُ آسان کہِ اِنسان تھایہِ پَنُن یہِ رَسمو رِواج برقرار یِتھٕ کٔنَٮ۪تھ سارِنٕے پَتاہ چھِ زِ کٔشیٖرِ ہُنٛد روٚف چھُ واریاہ زیادٕ مشہوٗر تہٕ بَڈٮ۪ن بَڈٮ۪ن سِٹیجَن منٛز چھِ آمُت یہِ روٚف کَرنہٕ تہٕ یِمَن بٔڈۍ بٔڈۍ ایٚوارڈ تہِ چھِ میٚلیمٕتۍ تہٕ میٛانہِ وَننُک مقصَد چھُ یِتھٕ کٔنٮ۪تھ زِ رَسمو رِواج پَنُن یُس یہِ ڈانٕس سون چھُ آسان یُس یہِ روٚف یَتھ أسۍ وَنان چھِ یُس کٔشیٖر مَنٛز واریاہ زیادٕ واریاہ زیادٕ سُہ یُس واریاہ زیادٕ مشہوٗر تہِ چھُ یتھ واریاہ زیادٕ سُہ اہمیت تہِ چھُ یِوان دِنہٕ تہٕ میٛانہِ تہٕ ضروٗری تہِ چھِ أسۍ دِمو یِمَن چیٖزَن اہمیت کیٛازِکہِ أسۍ چھِ باقِیَن جایَن یِموٕے چیٖزو سۭتۍ پَرٛزَناونہٕ اِوان تہٕ یِموٕے چیٖزو سۭتۍ چھِ أسۍ الگ گژھان تہٕ یِم تہِ باقٕے مُلکو پٮ۪ٹھ یا پَنٕنہِ اَسہِ أنٛدۍ پٔکۍ یِم تہِ یوان چھِ تِم چھِ گۄڈٕنٮ۪تھ یِمَے چیٖز وُچھان تہٕ میٛانہِ وَن تہٕ ضروٗری چھِ زِ أسۍ تھاوَو پَنُن تہِ یُس یہِ سون یہِ روٚف چھُ کٔشیٖرِ ہُنٛد یا گٮ۪وُن چھُ وَنہٕ وُن چھُ یِم تہِ یِم چیٖز چھِ یِم گژھو أسۍ ضروٗری آینٛدٕ جنریشن تانۍ واتناوٕنۍ